گۄڈٕ گۄڈٕ حظ ٲسۍ مطلب ییٚلہِ بہٕ شُر ٲسٕس اَسہِ اوس نہ اوس تِمَن دۄہَن مطلب پاوَر اوس نہٕ گۄڈٕ آسان کِہیٖنۍ نہ ٲس واشنگ مِشیٖن نہ اوس رایِس کُکَر پاورِ بدلہٕ أسۍ ٲسۍ ژٲنٛگۍ زالان لَشہِ ٲسۍ زالان پَلو ٲسۍ اَتھٕ سۭتۍ چھَلان ناگَن پٮ۪ٹھ ٲسۍ گژھان آب تہِ اوس نہٕ گرٕ تام یِوان کِہیٖنۍ بَتہٕ ٲسۍ دانَس پٮ۪ٹھ رَنان ہیٖٹَر تہِ اوس نہٕ گیس تہِ اوس نہٕ کِہیٖنۍ اَزکِس زمان چھِ واشن مِشیٖن آز چھِ واشن مِشیٖن آز پَلَو چھَلان اِنسان چھِ ہٮ۪کان ہُپٲرۍ بیٛاکھ کٲم تہِ کٔرِتھ پَلَو چھِ ہۄکھناوان تہِ سۄ واشن مِشیٖن رایِس کُکرَس منٛز تھوٚو بَتہٕ لٲگِتھ تَتھ چھِ سُچی یوت آسان والُن سۄ کٲم تہِ گٔے واریاہ زیادٕ آسان گیس چھُ گیسَس پٮ۪ٹھ چھِ رَنان نہ چھِ دٔہ گژھان نہ چھِ بیٚیہِ چھِ جلدی جلدی یِوان رَننہٕ پوٚژھ یی جلدی یِمو چاے کَرنہٕ پرٛانہِ زمان اگر پوٚژھ اوس یِوان دانَس پٮ۪ٹھ ٲس چاے لاگان واریاہ ٹایم اوس اَسہِ لَگان آز چھِ واریاہ جلدی جلدی گژھان سورُے تیار پاوَر چھُ آسان اَسہِ ژوٚوُہ گٲنٛٹہٕ برونٛہہ اوس نہٕ پاوَر تہِ آسان شُرٮ۪ن تہِ یُس پَران اوس تٔمِس ٲسۍ واریاہ تکلیٖف گژھان آز چھُ پاوَر تہِ آز چھِ اِنسانَس واریاہ زندگی گٔمٕژ آسان ٹی وی چھُ خبرٕ چھِ وٕچھان ڈرٛاما چھِ وٕچھان شُرۍ چھِ کاٹوٗن وٕچھان گۄدٕ ٲس نہٕ آسان پَیی کَپٲرۍ کیٛاہ چھِ گژھان فون چھِ آز آز چھِ ہٮ۪کان پنٛنٮ۪ن بیٚنٮ۪ن بایَن ماجہِ واجہِ فون کٔرِتھ گَرِ بِہتٕے تِمَن سۭتۍ کَتھ کٔرِتھ بروںٛہہ ٲس نہٕ پَیی آسان کُس کَپٲرۍ چھُ اوس تمہِ رنٛگہٕ تہِ واریاہ ٹٮ۪نشَن آسان اگر کانٛہہ مَران اوس ریٚتھۍ دۄیہِ ریٚتھۍ ٲس پَتہ چلان آز چھِ تمی سات خبر واتان آز چھِ نیے نیے سارے ٹٮ۪کنالجی اَنِمَژٕ ہیٖٹَر چھِ آز ہیٖٹرَس پٮ۪ٹھ تہِ چھِ رَنان بروںٛہہ ٲسۍ نہٕ ہیٖٹر تہِ کِہیٖنۍ ڈُونَس خٲطرٕ چھِ اَز ویکیوٗم تمہِ سۭتۍ چھِ اِنسان ڈُوان گۄڈٕ ٲس آسان مازنہِ بَناونہِ کانہِ اَننہِ تِمو سۭتۍ ٲسۍ أسۍ پَتہٕ ڈُوان اَز چھِ سۄ کٲم تہِ آسان گٔمٕژ مِکسَر چھُ مِکسَرَس منٛز کینٛہہ تہِ آسہِ جوٗس آسہِ بَناوُن کینٛہہ چیٖز آسہِ دَگُن سُہ چھِ مِکسَرَس منٛز لاگان أتی چھِ دِوَن دٔگِتھ گۄڈٕ ٲس نیٛامہِ آسان نیٛامٮ۪ن منٛز تہِ اوس واریاہ ٹایم لَگان محنت تہِ ٲس واریاہ لَگان واریاہ آسٲنی گٔے یِمو چیٖزو سۭتۍ